یُس اسہِ یہ ہیڈ اینڈ شولڈر شیٚمپو استعمال کران یہِ شمپو چھُ واریاہ اصل أمۍ سۭتۍ چھُ سون مس تہِ ٹھیٖک روزان اور سانہ کف تہِ چھُ واریاہ بچان